أکِس کنٹرٛی مَنٛز چھِ واریاہ زیادٕ لذیٖز فوڈ یوان آرڈَر کَرنہٕ یم اسہِ کُنہ شایہ تہٕ کُنہ ساتہٕ تہِ ہیٚکیٚن موٗجوٗد ٲسِتھ فار ایٚگزامپٕل اگر سٲنِس گامَس مَنٛز چھُ اکھ ریٚسٹوریٚنٛٹ أسۍ چھِ ہیٚکان آرڈَر کٔرِتھ شاہی کباب تَمیٛک پرٛایس چھُ واریاہ زیادٕ کم تَمیٛک پرٛایس چھُ وَن فِفٹی یُس اسہِ ساروٕے ہنٛدۍ کھۄتہ زیادٕ اصٕل فٲیدٕ چھُ دوان تہٕ بیٚیہِ اگر پوٚژھ لوٚژھ یی تٔمۍ سٕنٛدۍ خٲطرٕ تہِ تہٕ فٲیدِ دوان أسۍ چھِنہٕ مجبوٗر گَژھان کیٚنٛہہ أسۍ چھِ پَنِنۍ نیٖڈٕس کران فُل فِل